کتاب اکھ چھ لیکھنہٕ ٲمٕژ تَتھ ناو چھُ سٹرینجرس یہِ چھِ لیٖچھمٕژ ایلبٲرٹ کیوٗمَسَن یہِ چھ ایگزِسٹینشلِسٹ اکھ ایٚگزسٹٮ۪نشلزم چھُ اکھ فلاسفی اکھ یۄس ونان چھِ دپان چھِ انسانس ہسہ پزَن پننہِ خٲطرٕ پانہٕ قونون بناوٕنۍ یِم ہسا أمِس پننِس پانس پٮ۪ٹھ پانے حکومت کرَن انسان سنٛدۍ خٲطرٕ نہَ سا چھنہٕ قونون اورے آمٕتۍ قۄدرٔتی ییٚتہِ نہ سا چھِنہٕ قۄدرٔتی تِم قونون کینٛہہ یِم انسان سٕنٛدِس بِہیوِیرس سوسیٹی منٛز سماجس منٛز أمِس حوٚ أمِس پٮ۪ٹھ حکومت کرَن اس لیے ہسا پزَن انسانس پانہٕ پٲنۍ پانے قونون بناوٕنۍ یِم أمِس پٮ۪ٹھ یِم أمِس پننِس پانس پٮ۪ٹھ پانے حکومت کرَن یہِ کِتاب چھِ اسہِ اسناوان یتھ رنٛگس پٮ۪ٹھ کہِ یہِ اتھ منٛز چھُ اکھ کریٚکٹر اکھ اکھ اکھ نفر اکھ یہِ چھُ کران عجیب و غریب کامہِ یہِ چھُ پرٮ۪تھ کُھنہِ جٲیہِ اسہِ اکھ عجیب غریب ایٚکسپیٖرینٕس دِوان یہِ چھُ وَنان کانٛہہ نفر چھُ مران اوٚتامَتھ ٲسۍ لُکھ ماتم مناوان یہِ چھُ دپان اتیٚن چھُ اسُن تہٕ اسناوان چھِ امہِ حسابہٕ تہِ أمِس چھُ پانہٕ موج مران یہِ چھُ گژھان بییٚہِ دۄہ ڈانس بارس منٛز ڈانس کرنہِ یہِ چھُ شراب چٮ۪وان یہِ چھُ اسہ واریاہ زیادٕ واریاہ زیادٕ حٲران کران یہِ چھُنہٕ اسہ اسناونے یوت کینٛہہ یہِ چھُ اسہ واریاہ زیادٕ حٲران کران یہِ چھُ دپان دپان چھُ دنیاہس منٛز ہسا چھُ دُنیا ہس منٛز ہسا چھُ غمُک نیبہٕ نشانے مٹاوٕنۍ یہِ چھُ دپان انسانہٕ سُنٛد اوبجیٚکٹو انسان سُنٛد اکھ مقصد چھُ اسُن تہٕ گنٛدُن ییٚتہِ ییٚتہِ چھُنہٕ دُنیا ہس منٛز کانٛہہ تہِ حکوٗمت سُہ یٚیتہِ چھنہٕ ییٚتہِ یِم یِم تہِ حکومتہٕ وُنِس تامتھ یِوان چھِ چاہے مزہب چہِ چھِ چاہے قونوٗنی چھِ چاہے گورمیٚنٹٕچ چھِ تِم نہ سا چھنہٕ اسہِ مانٕنۍ کینٛہہ تہٕ اسناوان چھِ امہِ رنٛگہٕ تہِ یہِ چھُ اسہ ونان اکھ یہِ چھُ اسہِ أکِس تِتھس دُنیاہس منٛز نِوان یہِ کِتاب یتھ منٛز اسہ خٲلی چھُ یہِ ونناوان کہِ یِم تہِ چیٖز اوٚتامَتھ گژھان ٲسۍ تِمن چھُ سارنٕے کرُن الٹا پلَٹ تِمن چھُ اپوزِٹ کرُن آسہ اسناوان چھِ امہِ رنٛگ تہِ یہِ چھُ دپان دپان چھُ اگر تۄہہِ وَنان چھُ کانٛہہ مےٚ کٔرِو عزت تٔمِس کٔرو سا بے عزتی اسناوان چھُ امہِ رنٛگہٕ تہِ یہِ اسہِ ونان دَپان چھُ یہِ لیٚکھان وول امیُک امیُک آتھر یہِ چھُ دپان دپان چھُ وزِ وزِ أمِس کریٚکٹرس پٮ۪ٹھ أمِس ہسا چھِ سماج گژھان أمِس یُس تہِ اتھ منٛز یہِ نفر چھُ آسان أمِس ہسا چھُ سماج گژھان خٕلاف یہِ چھُ دپان أمِس دپان چھُس پرواے مہٕ بر کینٛہہ یہِ سماجے چھُ باورٕ گوٚومُت ژٕ چھُکھ ٹھیٖکھ مگر کران چھُ یہِ خٕلاف ورزی سماج کٮ۪ن قونونن تہٕ فاینلی چھُ اسہِ اتۍ کنکلیوجن یہِ نیرن أسۍ چھِ اتہِ فاینلی یہِ اکھ سبق مِلان کہِ سٹرینجٲرٕس چھِ یۄس یہ کِتاب چھِ یہِ چھنہٕ اسہ خٲلی اسناونے یوت کینٛہہ یہِ چھِ اسہِ سبق تہِ دِوان یہِ کہِ انسانس ہسا پزِ اکھ ریٚسپانسِبٕل اکھ ذمہٕ دار انسان بنُن پننٮ۪ن ایٚکشنن پٮ۪ٹھ یِم تہِ کامہِ یہِ کران چھُ نہ کہِ چھُ أمۍ سُنٛد مقصد نہ نہ چھُ أمۍ سُنٛد مقصد یہِ کہِ انسان اسناوُن بٔلکہِ یہِ سبق دِیُن کہِ انسانس ہسا پزِ ذمہ وار روزُن بییٚہِ ہسا بییٚہِ ہسا پزٕ أمِس سماجس سماجس منٛز تِتھ پٲٹھۍ قونون بناوٕنۍ ییٚمہِ سۭتۍ یمہِ سۭتۍ امُن روزِ بییٚہِ روز شانتی